مےٚ چھِ واریاہ زیادٕ شوق گاڈنِنٛگ ہُنٛد اور مےٚ چھِ بہٕ چھَس واریاہ زیادٕ گُڈ فیٖل کَران ییٚمہِ ساتہٕ بہٕ وُچھان چھَسکھ یِم فُلاوٲرٕس ہَسا چھِ کھُلاونہٕ آمٕتۍ یا یِم پُلانٛٹٕس چھِ یِم ہَسا چھِ گرٛیٖن گرٛیٖن سَبزار ہَسا چھُ یِمَن آومُت اَصٕل پٲٹھۍ بہٕ چھَس مےٚ چھِ واریاہ زیادٕ پَسَنٛد گاڈنِنٛگ بہٕ چھَس دۄہکِس دۄہَس آسان صِرف یِمنٕے پُلانٛٹسَن آب دِوان تہٕ یِمَن یہُنٛد خَیال تھاوان اَصٕل پٲٹھۍ کھاد تَرٛاوان ٹَایمَس پیٚٹھ آب واب سَگ دِوان ٹایمَس پیٚٹھ مےٚ چھُ واریاہ زیادٕ چھَس بہٕ اَصٕل فیٖل کَران ییٚمہِ ساتہٕ بہٕ یِمہِ پُلانٛٹٕس چھَس وُچھان پَنٕنہِ پارکہِ منٛز ییٚمہِ ساتہٕ یِمَن گریٖنرِی چھِ آسان مےٚ چھَس واریاہ زیادٕ اَصٕل فیٖل کَران